ہیٚلو اسلامُ علیک وِقار صٲب چھُو حظ اَہَن حظ آ آ پَتاہ چھِ تۄہہِ چھُو حظ پَتاہ گُزرَیومُت چھُنہٕ حظ تٔکۍ سُہ وقتہٕ کاک اَہَن حظ آ گژھوا تیٚلہِ صُبحَس توٗ اَہَن حظ آ صُبحس گژھوٕ تِیَلہِ اَسۍ تور صُبحس گژھوٕ تِیَلہِ اَسۍ تور صُبحَس صُبحٲے دَپُوس حظ اوس اَسہِ حظ ٲس نہٕ پَیی اَسہِ لٔج راتھٕے پاے آ تُہۍ بوٗز حظ اَدٕ حظ اَدٕ حظ بہٕ حظ اَن جوٗس اۭں اۭں اَدٕ حظ اَدٕ حظ تُہۍ کٔژِ بَجہِ چھِو ننٛدرِ وۄتھان اَچھا تِیَلہِ نِیرَو اسۍ ییٚتہِ نَیہِ بَجہِ اَد حظ اَدٕ حظ اَدٕ حظ